ہیٚلو اَسلامُ علیکُم ہے تُہۍ چھِو حظ وۅستاد حظ بہٕ حظ چھُسو باغ گنٛڈُک عحراز پیٖر عحعراز یِمو سُہ سُہ چھا یہِ کٲم حظ ٲس یَتھ دارٮ۪ن تہٕ دروازَن ہٕنٛز برابر برابر صحیح صحیح بَس ٹھیٖک حظ تُہۍ ؤنۍتو مےٚ اَکھ تُہۍ کَر یِیِو تُہۍ حظ ؤنٮ۪و راتھ بہٕ یِمہٕ اَز

ٲٹھ دَہ دۅہ گوٚو زیادٕ مےٚ چھُ مےٚ چھُ آوریٛار گَرِ تھوڑا سا تہٕ تُہۍ کٔرِو کیٚنٛہہ جلدی مےٚ گٔژھۍ نفرَ وفر سوٗزہوکھ مےٚ چھُ خانٛد نَیہِ رٮ۪تھ پانٛژ شےٚ دۅہ تھوڑا کٔرِو اگر تُہۍ ہیکِو جلدی کٔرِتھ چلو وُچھِو تُہۍ کیٛااہ کٔرِو تُہۍ ؤنِو مےٚ کٲژاہ لٔکٕر چھِ انٕنۍ یتھ مےٚ کیٛاہ کیٛاہ لگہِ اَتھ دارِ تہٕ دروازٕ مَکانَس خطرٕ دۄن پۄہرن مَکان جالہِ پٔٹۍ تہِ حظ برابر حظ اَچھا ٹھیٖک ٹھیٖک چلو حظ ٹھیٖک ٹھیٖک اَہَن حظ ٹھیٖک تُہۍ ؤنۍتو مےٚ اَتھ کوٗتاہ ٹایم لگہِ پَتہٕ اَسہِ بَناونَس تہٕ ٹھیٖک ٹھیٖک اَتھ کوٗتاہ کیٛاہ پونٛسہٕ وونٛسہٕ کیٛاہ لَگٮ۪س تُہۍ کٲتیٛاہ چھان چھُو یِوان چلو ٹھیٖک ٹھیٖک بَتہٕ چلو ٹھیٖک ٹھیٖک مےٚ چھُو یتھ شیٹھ دارِ پٔٹۍ تہٕ بیٚیہِ وُہ درواز اَچھا ٹھیٖک ٹھیٖک چلو ٹھیٖک تُہۍ دییٖزیٚو توتہِ اتھ دییٖزیٚو نظر تہٕ کیٛاہ کوٗتاہ لگٮ۪س تہٕ بیٚیہِ وُچھو أسۍ پَتہٕ کَرو کَتھ حِساب وِساب تہِ کَرو اِکوَٹَے چلو ٹھیٖک ٹھیٖک چلو ٹھیٖک ٹھیٖک بیٚیہِ چھُو حظ ٹھیٖک ٹھی تُہۍ ؤنۍتَو مےٚ یہِ لٔکٕر کَتہِ لکٕر والہٕ بہٕ تانۍ یہِ گَرِ چلو ٹھیٖک ٹھیٖک چلو ٹھیٖک ٹھیٖک او کے او کے اَدٕ حظ اَدٕ حظ بیٚہہ حظ خۄدا أتھی او کے او کے